اسلامُ علیکُم بِِلال صٲب چھِِو حظ آ سر بہٕ چھُس أمِس فیضان احمدُن فیضان صٲب أمۍ سُنٛدُے فادر چھُس کہٕ کٕلاس تھٲڈ چھُ کٕلاس تھٲڈ اَہَن حظ آ جِناب یہِ چھا اتہِ پران وران یہِ چھُنہٕ گرِِ دِوان کِتابن کُن نظرٕے پَتہٕ أمِس تھٲوو روبا دابا اتہِ یہِ چھُنہٕ پَتہٕ اورٕ یِوان بیٖگ تھاوان پتھٕر تہٕ نیران حظ چھُ یہِ اَہَن حظ تی حظ یہِ چھُ اورٕ یِوان بیگ ترٛاوان پتھٕر کہِ أسۍ چھِس ونان تہِ مطلب کہِ ژٕ پر ژٕ پر یہِ چھُنہٕ پرنٕے اورٕ یِوان مطلب دپان مےٚ پوٚر مگر دِوان چھُنہٕ کِتابن کُن نظر حظ کِہیٖنٛۍ اَہَن حظ تیٖژ ہن چھُ پوٚز اَہَن حظ اُردو ہَے چھُ اَہَن حظ ٹھیٖک حظ اَہَن حظ اَہَن حظ اَہَن حظ ژنٛدٕر وار حظ اَہَن حظ

کیٚنٛہہ نہَ حظ چھُ پرواے بہٕ یِمس سٍتۍ کیٚنٛہہ چھُنہٕ پرواے نہَ حظ تیٖژ ہن چھُ پوٚز أمِس چھُ ویٚژنٕے حظ ویٚژنٕے چھُس نہٕ یورُک دٔپۍزِہوٗس تُہُنٛد فادر اوس کران فون یتھٕ پٲٹھۍ یہِ دپان یہِ چھُنہٕ ماننٕے گرِ تہِ کِہیٖنٛۍ موج چھَن کھاڑمٕژ ودنس تٔمِس چھِ دپان ہَے فون دِم ہُہ دِ یہِ دِ پرنہٕ پرنس کُن نہٕ کران کِہیٖنٛۍ مےٚ کریٚو واریاہ لٹہِ بہٕ کرٕ بِلال صٲبس فون زِ تۅہہِ یہِ ہیٚچھنٲوہوٗن یہِ اتہِ مطلب کہِ أمِس تھٔوِو روبا دابا اَہَن سا أتھۍ سٍتۍ ہٲل